اَسَلام علیکُم ٹھیٖک چھِو حظ اَصٕل پٲٹھۍ آ پانہٕ چھِوا ٹھیٖک اَصٕل پٲٹھۍ مےٚ اوس یہِ زمیٖن اوس تُلُن مےٚ دَہ کنال تُہۍ کوتاہ چھِو ہٮ۪وان زمیٖن تُلنَس اَچھا اَچھا ٹھیٖک وۅنۍ کر چھُو تُہۍ یَلہٕ اَدٕ تَمہِ کھۄتہٕ کم ہیٚکہِ نا گٔژھِتھ اَچھا اَچھا ٹھیٖک وۅنۍ کر تھٲوِو تُہۍ ٹایمِنٛگ کر چھَو یِوان تھٲوِو تُہۍ دۄہ

اَچھا اَچھا اَچھا ٹھیٖک ٹھیٖک ٹھیٖک یہِ کھٮ۪ون چٮ۪ون چھُوا تۄہہِ پَنٕنُے ییٚلہِ تُہۍ یِتھٕے کٔنۍ نِیِو ٹھیکَس مَنٛز کوتاہ ہیٚہوٗس ٹھیکَس مَنٛز اَچھا اَچھا ٹھیٖک یہِ اَچھا اَچھا ٹھیٖک بیٚیہِ آ اَسہِ اوس کٕنُن اَچھا اَچھا یہِ یہِ یہِ اَسہِ چھ یہِ کیٛاہ چھِ اَتھ ناو یہِ یُس یہِ زمیٖن چھِنا تُلُن یہِ چھُ مَطلَب یہِ چھُ واریاہ زیادٕ مَطلَب پُلین اَسہِ کَتہِ لَگہِ ییٖتیٛاہ ییٖتیٛاہ پۅنٛسہٕ کَتہِ لَگَن اَسہِ اَچھا اَچھا اَچھا ٹھیٖک ٹھیٖک گوٚو ٹھیٖک تُہۍ اِیٖوٕ کُنُے زوٚنُے کِنہٕ بیٚیہِ کانٛہہ أنۍہوٗن پانَس سۭتۍ اَچھا مگر تتھ لَگہِ نا ٹایم اَسہِ چھُ وَوُن بِظٲتی چھُ اَسہِ وَوُن یہِ تِلہٕ گۄگُل بیٚیہِ پَتہٕ گَژھِ نہٕ واریاہ زیادٕ لیٹ یاں اَسہِ چھُ وَوُن یہِ گاسہٕ بیوٚل پَتہٕ گَژھِ تتھ واریاہ لیٹ پَتہٕ کھَسی نہٕ سُہ تَمے موٗجوٗب چھِ اَسہِ واریاہ زیادٕ امرجنسی اَسہِ چھِ تَمہِ نِش زیادَے مگر دَہے کنال چھِ اَسہِ تُلٕنۍ اَچھا اَچھا ٹھیٖک تیٚلہِ گوٚو ٹھیٖک اَچھا اَچھا تیٚلہِ گوٚو اَدٕ کیٛاہ چلو آ